یِم ہسا گاڈٕ رَٹنس منٛز مُشکِلات پیش چھِ یِوان یِم منٛزچھِ اکھ موسم یُس بگڑان چھِ یُس ہَسا موسم چھِ یہِ چھِ ہٮ۪کان کُنہِ تہِ وِزِ بِگڑِتھ ییٚمہِ سۭتۍ اکھ گاڈٕ رَٹن وول چھِ مُشکِلات فیس کَران کُنہِ ساتہٕ چھِ وارِیاہ تیز ہوا یِوان یا کُنہِ ساتہٕ چھِ وٕنل آسان یا وارِیاہ روٗد چھِ پٮ۪وان یا تِژھ کیٚنٛہہ کنٛڈِشن چھِ گَژھان یَتھ منٛز نہٕ اِنسان چھِ ہٮ۪کان فِشِنٛگ کٔرِتھ کِہیٖنۍ یا کُنہِ ساتہٕ چھِ اکھ گاڈٕ رٹن وول یہِ تہِ یہِ چلینٛج تہِ فیس کَران تٔمِس چھِ ہٮ۪کان سُہ یُس ہَسا تٔمِس سامان چھِ آسان ییٚمہِ سۭتۍ سُہ گاڈٕ چھِ رَٹان چاہے سُہ گاڈٕ وول ٲسِنۍ یا سُہ جال ٲسِنۍ یا سُہ کھُر کیٚنٛہہ تہِ ٲسِنۍ سُہ چھِ ہٮ۪کان فٕٹِتھ یا ہٮ۪کان رٲیِتھ تہٕ ییٚمہِ سۭتۍ سُہ مُشکِلات چھِ پیش کَران بہٕ ہسا اوسُس اَکہِ دۄہ گاڈٕ رٹان تہٕ اتھ منٛز آو اکھ زبردست ہوا تیز یِہوٚے طوفان ہیوٚو بیٚیہِ ہَسا لوگُن روٗد تہِ وارِیاہ زیادٕ روٗد لوگُن ییٚمہِ سۭتۍ نہٕ بہٕ مٔزیٖد ہیوٚکُس گاڈٕ رٔٹِتھ کِہیٖنۍ تہِ تہٕ تَمہِ خٲطرٕ یُس مےٚ مطلب مےٚ کَمہِ آے کٔر سۄ سٕچویشن ہٮ۪نٛڈٕل مےٚ اوس کیٚنٛہہ سامان اوٚنمُت سۭتۍ تتھ منٛز اوس کیٛاہ چھِ اَتھ وَنان ٹٮ۪نٛٹ مےٚ اوٚنمُت یُس مےٚ پتہٕ لوگ تَتہِ بٔٹھِس پٮ۪ٹھ پتہٕ کیٚنٛہہ سامان اوس مےٚ اوٚنمُت کھٮ۪نہٕ خٲطرٕ تہِ یا نار زالنہٕ خٲطرٕ تِکیٛازِ تۭر تہِ لٔج ییٚلہِ روٗد لوگُن وارِیاہ زیادٕ تہٕ پتہٕ پیوٚو مےٚ ضٔروٗری نار تہِ زالُن یا ہوا تہِ اوس وارِیاہ تیز تہٕ تَمہِ سۭتۍ تہِ چھِ تۭر لگٲنی یا بیٚیہِ آو وارِیاہ اصٕل گرٕد ہِش تہِ آے ژھٹہِ سۭتۍ تہِ مےٚ حظ لوگ ٹٮ۪نٛٹ وٮ۪نٛٹ تہٕ پتہٕ ژاس بہٕ توٗرۍ بِیوٗٹھس بہٕ تٔتھۍ منٛز ییٚمہِ سۭتۍ مےٚ سُہ فیس کٔر سۄ سٕچویشن ییٚمہِ سۭتۍ بہٕ بچاس پتہٕ تہٕ تَمہِ مٔزیٖد یُس ہَسا یہِ فِشِنٛگ چھِ یہِ چھِ اکھ وارِیاہ چَلینٛجِنٛگ چھِ یہِ اکھ وارِیاہ چَلینٛجِنٛگ کٲم اَتھ خٲطرٕ گَژھِ اِنسانس آسٕنۍ فِزکَل سٕٹرنٛگٕتھ گَژھِ نہٕ أمِس گَژھِ ٹایِم آسُن وارِیاہ اصٕل أمِس گَژھَن پیشنٕس آسٕنۍ